بہٕ ہَسا وَنہو تۄہہِ میٛون ایٚکٕسپیٖرینٕس کیٛاہ روٗد ییٚلہِ ہَسا اسہِ ٲں واشِنٛگ مشیٖن أنۍ پرٛوڈَکٹہٕ اوٚن سُہ ہسا ٲس واشِنٛگ مشیٖن اسہِ ہَسا ٲس نہٕ گۄڈٕ گَھرَس مَنٛز واشِنٛگ مشیٖن کِہیٖنۍ تہِ کیٛازِکہِ اسہِ اوس پیٚوان پَلوٚو ٲسۍ آسان چھَلٕنۍ پیٚوان اسہِ ہَسا اوس پیٚوان یارٕ بَلَن پٮ۪ٹھ گژھُن اسہِ ہَسا اوس پیٚوان ناگَس پٮ۪ٹھ پَلوٚو نِنۍ اسہِ چھِ یَتھ سرینَگرَس منٛز یوٗرٕ ٹُویٚل لٲگِتھ اسہِ ہَسا ٲسۍ پیٚوان گام مطلب ٲں یا سَڑکہِ پٮ۪ٹھ آسہِ ہا یا گٔلی مَنٛز آسہِ ہا اسہِ ہَسا ٲسۍ پیٚوان پَلوٚو نِنۍ اسہِ ہَسا ٲسۍ زٕ زٕ ترٛےٚ ترٛےٚ گھنٹہٕ لگان پَلوٚو چھَلنَس منٛز اسہِ ہَسا پیٛو واریاہ زیادٕ سفر کَرُن بہٕ کیٛاہ وَنہو تۄہہِ اسہِ کوٗتاہ سفر پیٛو کَرُن ییٚلہِ نہٕ اسہِ واشِنٛگ مشیٖن ٲس کِہیٖنۍ تہِ کیٛازِکہِ اسہِ ہَسا چھُ وَنٛدَس منٛز چھُ زیادٕ عذاب گژھان بہٕ وَنہو تۄہہِ کیٛازِ کیٛازِکہِ وَنٛدَس منٛز چھُ انسان واریاہ زیادٕ پَلوٚو لاگان تۭر چھِ آسان واریاہ زیادٕ پھیٚرن چھِ آسان چھَلٕنۍ تھٔرماکاٹ چھِ آسان چھَلٕنۍ بٔنیان چھِ آسان چھَلٕنۍ یا ٲں موزٕ چھِ آسان چھَلٕنۍ تِمَن ہَسا اوس واریاہ زیادٕ مَل آسان تُرنہِ آبہٕ ٲسۍ اَتھہٕ پیٚوان ؤسِتھ تٕرنہِ آب ٲسۍ اَتھہٕ دَزان شیٖن اوس آسان شیٖنٕے یوت اوس آسان آب اسہِ ہَسا اوس پیٚوان واریاہ زیادٕ سَفر تُلُن یا پَتہٕ ییٚلہِ گھرَس مَنٛز ٲس آسان خانٛدَر اوس آسان پَلوٚو ٲسۍ پیٚوان چھَلٕنۍ شیٖٹ ٲسۍ پیٚوان کَملہٕ آسہٕ پیٚوان چھَلنہِ یا پَردٕ ٲسۍ پیٚوان چھَلٕنۍ تٔکی وورِ آسہٕ پیٚوان چھَلٕنۍ لۄکٹیٚن بَچیٚن چھِ زیادٕ پَلوٚو بَڑان تِمَن ٲسۍ پیٚوان چھَلٕنۍ تہٕ چھَلٕنۍ پَلوٚو پَتہٕ ہَسا ییٚلہِ نِوان ٲسۍ ہمسایَن ہنٛد ٲسۍ نِوان ٲں تِمَن تِم ہَسا ٲسۍ دِوان مطلب حالانٛکہِ دِوان ٲسۍ مگر شَرارت اوسُکھ کھَسان دۄہَے دۄہَے کیٛازِ چھِ یِم اَنان یِم کیٛازِ چھِنہٕ پَنٕنۍ پَننِس گھرَس مَنٛز واشِنٛگ مِشیٖن اَنان کِہیٖنۍ تہِ اسہِ بہٕ ہسا ٲسٕس گژھان پَتہٕ ہمسایَن ہُنٛد پَلوٚو ہیٚتھ شُریٚن ہِنٛدۍ پَلوٚو ٲسِم پَنٕنۍ پَلوٚو ٲسِم خانٛدار سٕنٛدۍ پَلوٚو ٲسِم پَتہٕ ہَسا ٲسٕس بہٕ توٗرۍ نِوان پَتہٕ ہَسا ٲسٕس تِمَن تَتی چھۄک وۄکھ کَڑان اصٕل پٲٹھۍ یا پَتہٕ ٲں پَتہٕ ہَسا ٲس یا اسہِ اوس خانٛدَر گھرَس منٛز تِمَن ہَسا ووٚن مےٚ مےٚ چھِ شیٖٹ چھَلٕنۍ کیٛازِکہِ اسہِ چھُنہٕ یورٕ آب واب آسان کِہیٖنۍ ییٚتہِ ہَسا اوس آب آسان تُرُن اسہِ اوس نَوَمبَرَس مَنٛز خانٛدَر اسہِ چھِ اَتھہٕ تہٕ اَتھہٕ ٲسۍ نا دزان پَتہٕ گٔیٚیَس بہٕ تور تِمو ہَسا دِژ نہٕ تِمو ہَسا ووٚن اسہِ چھُ اَتھ کیٚہتھانۍ موٹَر گوٚومُت خراب یہِ چھَنہٕ پکٲنی وَنٛدَس منٛز اَتھ چھُ یہِ آب پاوَر آسان کَم یہِ چھُ گژھان بِہِتھ پَتہٕ ہَسا ووٚن مےٚ خانٛدارَس ییٚلہِ سارنٕے چھِ واشِنٛگ مِشیٖن أسۍ کیٛازِ اَنوٚو نہٕ تٔمۍ ہَسا أنۍ واشنٛگ مِشیٖن ٲں پَتہٕ ہسا ہیٚچھنٲونَس بہٕ تٔمۍ چَلاوٕنۍ مےٚ ہَسا ٲس نہٕ تَگان چلاوٕنۍ کِہیٖنۍ تہِ کیٛازِکہِ مےٚ ٲس نہٕ زٕہٲنۍ وُچھمٕژ واشِنٛگ مِشیٖن پَتہٕ ہَسا لٲج مےٚ واشنٛگ مِشیٖن چلاوٕنۍ بہٕ ہسا چھیٚس خانٛدار سٕنٛدۍ پَلوٚو اگر ژورٔے آسیٚن تِم ژور چھیٚس ترٛاوان واشنٛگ مِشیٖن منٛز تَتھ چھیٚس ترٛاوان صابنہِ پھوٚل اوٚڑ سُہ چھُ تَتھ چھِ سۄ چھِ تیٛتھ مَل کَڑان تیٛتھ چھۄکھ چھُ تِمَن نیران یا سِپن ٹایمَر چھیٚس أتی کَران سۄ ہسا چھُ سُہ ہسا چھُ تٔتی ہۄکھان تہِ وَنٛدَس منٛز چھُ اسہِ واریاہ زیادٕ فٲیدٕ اَمہِ سۭتۍ یِوان کیٛازِکہِ وَنٛدَس مَنٛز یِم پَلوٚو ٲسۍ بَڑھان مال اوس آسان تِمَن واریاہ زیادٕ تِم أسۍ نہٕ سَہل سَہل ہۄکھان کِہیٖنۍ تہِ یورٕ اوس نہٕ بیٛاکھ پھیٚرَن تہِ آسان کِہیٖنۍ تہِ یا مےٚ چھُ ہیرٕباب گھرَس منٛز تٔمِس چھُ اسہِ عادت سُہ چھُ تھاوان ہَفتہٕ کِس ہَفتَس پَلوٚو لٲگِتھ تَتھ ہَسا اوس واریاہ زیادٕ مَل کھَسان واریاہ زیادٕ شُریٚن ہِنٛدۍ موزٕ ٲسِم پیٚوان چھَلٕنۍ سُکوٗلٕکۍ موزٕ ٲسِم سَفید موزٕ ٲسٕس چھَلان تِمَن ہَسا اوس واریاہ زیادٕ مَل آسان بہٕ کیٛاہ وَنہو تۄہہِ تِمَن کوٗتاہ مَل اوس آسان ٲں پَتہٕ ہسا وۄنۍ ییٚلہِ خانٛدارَن واشِنٛگ مِشیٖن أنۍ نا بہٕ ہَسا چھیٚس یِمٔے زٕ پَلوٚو چھِ نا بَڑان تِمٔے چھیٚس بہٕ نِوان چھٔلِتھ یِمٔے زٕ پَلوٚو بَڑان تِمٔے چھیٚس بہٕ نوان چھٔلِتھ پَتہٕ ہَسا ووٚن مےٚ یِم مےٚ ہَم یِم چھِ رِشتہٕ دار چھِ تِمَن ہَسا ووٚن مےٚ تُہۍ أنِو یہِ واشِنٛگ مِشیٖن پرٛوڈَکٹہٕ تُہۍ وُچھِو یہِ کوٗتاہ فٲیدٕ منٛد چھُ مےٚ مےٚ روٗد ٲں مطلب مےٚ أمۍ دیٛت مےٚ واریاہ زیادٕ فٲیدٕ یہِ بہٕ مطلب ٲں أکِس گھنٹَس منٛز ٲسٕس تِم پَلوٚو اَنان چھٔلِتھ یورٕ ٲسٕس نِوان اورٕ ٲسٕس اَنان ٲں تہٕ وۄنۍ گوٚو مےٚ پانٛژَن دَہن مِنٹن منٛز چھیٚس پَنٛدہَن مِنٹَن ہُنٛد چھیٚس بہٕ تَتھ ٹایمَر دِوان پَتہٕ ہَسا چھیٚس تَتھ چھۄکھ وۄکھ کَڑان تِمَن پَلوَن سٕپِن تہِ کَران تٔتی تِم ہَسا چھُ ہۄکھان تہِ پانٔے اصٕل پٲٹھۍ واریاہ اصٕل پٲٹھۍ یہِ کہِ شُریٚن چھیٚس بہٕ پَلوٚو چھَلان تِم چھیٚس ترٛاوان یا تِمن چھیٚم آسان وَردی چھَلٕنۍ تِم چھیٚس بہٕ کالٔے تھاوان تَتھ منٛز ترٛٲیِتھ تِم ہَسا چھیٚس بہٕ کالہٕ تھاوان تو سۄ وَردی تتھ منٛز تٔرٛٲیِتھ تَتھ چھیٚس دِوان پنٛدٕہَن مِنٹَن ہُنٛد ٹایمَر تہٕ چھَل چھَلان چھیٚس واریاہ زیادٕ فٲیدٕ آو اَمہِ سۭتۍ بہٕ کیٛاہ وَنہو تۄہہِ مےٚ کوٗتاہ فٲیدٕ آو مےٚ کوٗتاہ سفر پیٛو تُلُن ہیرٕبابٕنۍ پَلوٚو ٲسِم پیٚوان چھَلٕنۍ خانٛدار سٕنٛدۍ پَلوٚو ٲسِم کالہٕ صُبَحس پیٚوان چھَلٕنۍ پتہٕ ییٚلہِ واشِنٛگ مِشیٖن أنۍ مےٚ کوٚر واریاہ زیادٕ آرام أکہِ مےٚ چھِ یِوان ما ٲں یِم یِم چھیٚم یِوان مامٕنۍ چھیٚم یِوان مام چھِم یِوان تِم چھِ یِوان تِم چھِ مےٚ وَنان یہِ ژےٚ کَتہِ أنِتھ یہِ واشِنٛگ مِشیٖن أسۍ تہِ اَنوٚو بہٕ چھیٚس تِمن وَنان تُہۍ وُچھو یہِ کیٛتھ اصٕل پرٛوڈکٹہٕ چھُ اَمہِ سۭتۍ کوٗتاہ فٲیدٕ چھُ یِوان اَمہِ سۭتۍ چھُ واریاہ فٲیدٕ یِوان وَنٛدَس منٛز تہِ چھُ اِنسانَس اَتھہٕ دَزان صابن اوس دِوان بُرٕش اوس پیٚوان الَگ دیٛن یا سُہ صابَن پھوٚل اوس یِوان سُہ چھُ پیٚوان الگ دیٛن صابَن چٲٹۍ ٲس پیٚوان پَلوَن دِنۍ اگر نٔے صابنہِ چاٹہِ سۭتۍ ما نیرِ ہا داغ واغ کِہیٖنۍ تہِ تیٚلہِ ٲس پیٚوان کلہٕ صابَن دِنۍ لیکن ییٚلہِ واشِنٛگ مِشیٖن منٛز چھِ نا پَلوٚو ترٛاوان تَتھ اگر کانٛہہ تہِ داغ آسہِ نا کانٛہہ تہِ داغ چایہِ ہُنٛد داغ ٲسِن سِنہِ ہُنٛد داغ ٲسِن سُہ گوٚژھ نہٕ اگر دَہ پانٛژَن دۄہَن تہِ آسہِ نا سُہ چھِ نا ترٛاوان واشِنٛگ مِشیٖن منٛز تَتھ چھِ نا ترٛاوان صابنہِ پھوٚل سۭتۍ سُہ ہَسا چھُ کَڑان سُہ اصٕل پٲٹھۍ تَتھ چھُنہٕ برٕش دِنٕچ پیٚوان ضُروٗرتھٕے پلوَن تیٛتھ چھُ صاف کَڑان سۄ مَل اسہِ چھِ بٔڑ واشِنٛگ مشیٖن أنمٕژ تَتھ ہیٚک ٲں کَمَل تہِ آسہِ سۄ تہِ گژھہِ تَتھ منٛز ٲں یا اَگر شیٖٹ آسہِ سُہ تہِ ہیٚکہِ تَتھ منٛز آرام سان گٔژھِتھ اصٕل پٲٹھۍ ہیٚکہِ سُہ گٔژھتھ تَتھ چھُنہٕ ہُو یہِ سونٛچُن کِہیٖنۍ تہِ اَتھ ہَسا نیرِنہٕ مَل کِہیٖنۍ وۄنۍ چھِ الَگ صابن دِنۍ وۄنۍ چھُ الگ بُرٕش دیٛن وۄنۍ چھِ الگ دٔبِنۍ دِنۍ یا تہِ پَلوَن ٲس پیٚوان اسہِ دٔبنۍ دِنۍ ٲس نا پیٚوان یا بُرشہٕ برٕش اوس پیٚوان الگ دیٛن صابن چٲٹۍ ٲس پیٚوان دِنۍ ییٚلہِ داغ اوس نا آسان کِہیٖنۍ اوس نہٕ نیران یا موزٕ سفید موزٕ ٲسِم شُریٚن ہِنٛدۍ پیٚوان بہٕ ٲسٕس مےٚ ٲسۍ لَگان پانٛژھ پانٛژھ دَہ دَہ مِنٹ تِم موزٕ چھَلنَس یا تٔتِس آبَس منٛز ٲسۍ پیٚوان گۄڈٕ الگ ترٛاوٕنۍ ییٚلہِ واشنٛگ مِشیٖن چھِ نا اَنان تَتھ چھُنہٕ توٚت ووٚت آب آسان کِہیٖنۍ تہِ وُچھُن تَتھ حظ چھُ آب ٲں آبَس یہِ بالٹیٖن لَگیٚس نا صابنہِ پھوٚل ترٛاوہوس زٕ زٕ زٕ چمچہٕ زٕ صابنہِ پھوٚل ترٛاوہوس سُہ ہَسا چھُ تیٛتھ مل کَڑان تیٛتھ مل یورٕ چھیٚس بہٕ ہیٚکان بیٛاکھ کٲم تہِ کٔرِتھ ییٚلہِ نہٕ واشنٛگ مِشیٖن ٲس آسان کِہیٖنۍ مےٚ ٲس فکر آسان وۄنۍ کَر چھَلہٕ بہٕ پَلوٚو بہٕ کَرٕ نِم ٹُویٚلس پٮ۪ٹھ پَلوٚو بہٕ کَر اَنَکھ تورٕ یِم کَر ہۄکھیٚن مےٚ مےٚ کٔر لاگہِ خانٛدار مےٚ کَر لاگہِ یِم ہیرٕباب یِم پَلوٚو تیٖتِس کالَس ٲس مےٚ واریاہ زیادٕ مےٚ پیٛو واریاہ زیادٕ سفر کَرُن ییٚلہِ نہٕ مےٚ واشنٛگ مِشیٖن ٲس کِہیٖنۍ تہِ ییٚلہِ ہمساین ہُنٛد ٲسٕس گژھان تِم ہسا ٲسۍ نہٕ دِوان تِم ہسا ٲسۍ وَنان اَتھ چھُ ٹ موٹَر چھُس خراب ٹایمَر چھُس نہٕ چَلان کِہیٖنۍ تہِ یہِ نَہ سا چھَنہٕ اصٕل پٲٹھۍ سٕپِن کَران کِہیٖنۍ تہِ مےٚ ہَسا پیٛو واریاہ زیادٕ سفر کَرُن واشِنٛگ مِشیٖن اَمہِ نَش چھُ اِنسان واریاہ آرام کَران آز چیٚن نۄشَن چھُ آرامٕے آسان ضروٗرت بہٕ چھیٚس سارنٕے وَنان یہِ تُہۍ أنِو واشِنٛگ مِشیٖن تُہۍ وُچھِو پانہٕ اَمہِ سۭتۍ کوٗتاہ فٲیدٕ چھُ اَمہِ سۭتۍ کوٗتاہ ٹایم چھُ ساروٕے کھۄتہٕ ضُروٗری چھُ اَمہِ اَمہِ سۭتۍ چھُ ٹایم بَچان یِتھ پٲٹھۍ چھُنہٕ کیٚنٛہہ الگ دِمہوس صابن الگ دِمہوس دٔبِنۍ الَگ دِمہوس برٕش نَہ اَتھ چھِ اَکہِ مطلب ترٛووُتھ نا آب بالٹیٖن بیٚیہِ ترٛووُس صابنہِ پھوٚل زٕ چَمچہِ ترٛاوہوس چھُ تیٛتھ مل کَڑان بہٕ کیٛاہ وَنہو تۄہہِ اَمہِ سۭتۍ کوٗتاہ فٲیدٕ میلیٛو مےٚ مےٚ کوٗتاہ فٲیدٕ دیٛت أمۍ بہٕ چھیٚس ہیٚکان یورٕ بیٛاکھ کٲم تہِ کٔرِتھ ہُتھ پٲٹھۍ اوس مےٚ پیٚوان أکسٕے کامہِ پٮ۪ٹھ رُکُن یِم کَر ہۄکھنَم یِم کَر ترٛاو تاپَس یِمَن کَر پَشپہِ آب نَہ واشِنٛگ مِشیٖن منٛز ما چھُ یہِ کِہیٖنۍ تہِ سۄ ہسا چھُ ترٛاوان اِنسان پَلوٚو تَتھ مَنٛز اِنسان چھُ پَلوٚو ترٛاوان تَتھ مَنٛز اِنسان چھُ واریاہ اصٕل پٲٹھۍ اِنسان چھُ واریاہ زیادٕ ترٛا ییٚلہِ تَتھ پَلوٚو چھِ ترٛاوان آرام چھُ اِنسان کَران بہٕ کیٛاہ وَنہو تۄہہِ مےٚ کوٗتاہ آرام کوٚر مےٚ کیٛاہ ایٚکٕسپیٖریَنٕس روٗد ییٚلہِ مےٚ یِم چیٖز أنۍ واشِنٛگ مشیٖن أنۍ مےٚ کوٗتاہ ایٛکٕسپیٖریَنٕس روٗد اَتھ سۭتۍ ییٚلہِ ہَسا مےٚ واشِنٛگ مِشیٖن أنۍ مےٚ کوٗتاہ آرام کوٚر بہٕ ہسا چھیٚس سارنٕے وَنان تُہۍ أنِو یہِ واشِنٛگ مِشیٖن تُہۍ وُچھو پانٔے یہِ کوٗتاہ فٲیدٕ چھِ دِوان اَمہِ سۭتۍ کوٗتاہ ٹایم چھُ بَچان اِنسان سٕنٛدۍ زِندگی منٛز ہُو نہٕ کیٚنٛہہ ہُتھ پٲٹھۍ چھُ ٹایمٕے یوت خراب گژھان اگر رۄپیہِ دَہ ژَرے لَجہِ نا لیکِن تیٛتھُے چھُ فٲیدٕ تہِ تہِ یِم دِوان یہِ چھِ ٹایم تہِ بَچاوان واریاہ اصٕل پٲٹھۍ